اَسلام علیکُم بہٕ حظ چھَس یَژھان زانُن اَز یہِ تُہٕنٛدِ تھرٛوٗ ہیٚکیٛاہ کینٛہہ ڈِسکاوُںٛٹ مِلِتھ اگر اَزَے کیب کَرو بُک تہٕ بہٕ حظ چھَس تقریٖباً پٔتۍمیو دۄیو ؤرۍیو پٮ۪ٹھ روٗزمٕژ تُہٕنٛز کَسٹٕمَر بہٕ چھَس پرٛٮ۪تھ ساتہٕ ییٚمہِ ساتہٕ تہِ مےٚ کُنہِ تہِ جایہِ آسہِ گژھُن یا کانٛہہ تہِ ٹرٛپ آسہِ مےٚ پٕلان کٔرمٕژ تہٕ بہٕ چھَس تُہٕنٛدِ نِش کَران یہِ کینٛہہ تہِ کیب آسہِ مےٚ بُک کَرٕنۍ کینٛہہ تہِ آسہِ مےٚ بُک کَرُن بہٕ چھَس کَران تۄہے نِش یہِ بُک مےٚ حظ چھُ اٮ۪کچُلی چھِ مےٚ واریاہ زیادٕ مطلب تُہۍ بروس منٛد باسان بہٕ چھَس واریاہ زیادٕ بروس کَران تُہٕنٛدِس تُہٕنٛدٮ۪ن تۄہہِ مطلب سارنٕے یِمَن اٮ۪مپلایَن پٮ۪ٹھ یا مطلب تُہٕنٛدِس تُہۍ چھُو مطلب تُہٕنٛدِ تھرٛوٗ چھِنہٕ مےٚ زٕہٕنۍ تہِ دھوکہٕ گژھان تِکیٛازِ ییٚلہِ ییٚلہِ تہِ مےٚ تُہٕنٛدِ تھرٛوٗ کوٚرمُت چھِ کانٛہہ تہِ کیب یا کار کینٛہہ تہِ بُک چھِ کوٚرمُت تیٚلہِ حظ پیوٚو نہٕ مےٚ زٕہٕنۍ پرٛارُن یا مطلب مُشکل گوٚو نہٕ مےٚ زٕہٕنۍ تہِ کیںٛہہ کُنہِ تہِ قٕسمٕچ پرٛابلِم چھَنہٕ مےٚ زٕہٕنۍ تہِ گٔمٕژ تَوَے چھَس بہٕ واریاہ زیادٕ بروس کَران تُہنٛدِس اَتھ تُہنٛدِس اٮ۪جَنسی پٮ۪ٹھ تِکیٛازِ مےٚ چھِ پَے اَتہِ ہیٚکہِ نہٕ کٕہٕنۍ تہِ کُنی قٕسمٕچ پرٛابلِم گٔژھِتھ زٕہٕنۍ تہِ تہٕ بہٕ چھَس یہِ اَز تہِ چھِ أسۍ یَژان بہٕ چھَس پنٛنٮ۪ن فرٛٮ۪نٛڈسَن سۭتۍ چاہے مےٚ وٕنۍکٮ۪ن ٹٕرٛپ اَکھ کَرٕنۍ پٕلین یہِ شُپیَن ٹُہ پہلگام اگر یِم مےٚ وۄنۍ تُہَنٛدِ تھرٛوٗ کینٛہہ ڈِسکاوُنٛٹ مِلہِ ایز اےٚ پِرٛیٖویَس کَسٹمَر بہٕ چھَس پٔتِم کَسٹمَر روٗزمٕژ تۄہہِ پٔتۍمیو دۄیو ؤرۍیو پٮ۪ٹھ مےٚ کوٚر یہِ گۄڈنٮ۪تھ تہِ مٮ۪نشَن اگر مےٚ وٕنۍکٮ۪ن کینٛہہ ڈِسکاوُنٛٹ مِلہِ تہٕ سۄ چھِ واریاہ بٔڈ مہربٲنی تُہٕنٛز تہٕ تیٚلہِ حظ گژھِ مےٚ کینٛہہ مطلب تیٚلہِ ؤنِو تُہۍ مےٚ وٕنۍکٮ۪سٕے اگر کینٛہہ ڈِسکاوُںٛٹ گژھِ کینٛہہ تہِ مطلب دَہ پٔرسَنٛٹ وُہ پٔرسَںٛٹ کیٛاہ آسہِ تۄہہِ وٕنۍکٮ۪ن باسان کوٗتاہ ہیٚکِو تُہۍ ڈِسکاوُنٛٹ دِتھ اگر مےٚ ڈِسکاوُنٛٹ مِلہِ تہٕ بہٕ حظ کَرٕ تیٚلہِ پنٛنٮ۪ن فرٮ۪نٛڈسَن سۭتۍ کَتھ تہٕ بہٕ دَپہٕ تیٚلہِ تِمَن بہٕ دَپَکھ أسۍ کَرو ییٚتی کیب بُک اَسہِ چھَنہٕ تیٚلہِ اُکُن یِکُن ژھانٛڈنٕچ ضٔروٗرت کِہیٖنۍ اگر یہِ تُہٕنٛدِ تھرٛوٗ ہیٚکہِ کینٛہہ گٔژھِتھ ڈِسکاوُنٛٹ تہٕ سُہ آسہِ تُہٕنٛز مہربٲنی شُکریہ